یُس میٛون فٔسٹہٕ پرٛوڈکٹہٕ اوس سُہ اوس کِڈٕس ویر سُہ اوس واریاہ زیادٕ اَصٕل پرٛوڈکٹہٕ تَمِکۍ یِم رِزَلٹہٕ ٲسۍ تِم آیہِ واریاہ زیادٕ اصٕل تِم تٔمِس سۭتۍ ووٚن مےٚ باقِیو تہِ یہِ کَتہِ چھُتھ ژےٚ اوٚنمُت یہِ کوٗتاہ اَصٕل تَتھ اوس واریاہ زیادٕ اَصٕل بٮ۪نِفِٹ سُہ اوس اَصٕل کالٹی ہُنٛد سُہ اوس بیٚسٹہٕ کالٹۍ ہُنٛد سُہ اوس واریاہ زیادٕ اَصٕل پرٛوڈکٹہٕ کِڈِس ویر یُس زَن اوس سُہ اوس واریاہ زیادٕ اَصٕل